بہٕ چھَس زیادٕ تَر پاٹریٹ فوٹوگریفٕس تُلان تہِ تِم فوٹوگراف چھِ مےٚ زیادٕ تَر تُلمٕتۍ محرمَس منٛز مےٚ چھُ محرمٕکۍ فوٹوگراف تُلمٕتۍ بَچَن تُلمٕتۍ یا اَلمہِ تُلمٕتۍ یا ہومُت کہِ محرمَس منٛز کیاہ چھُ گَژھان تَتھ منٛز اگر مےٚ اوٚوَرآل فوٹوز ٲسۍ ہاوٕنۍ کہِ یَتھ منٛز کیاہ چھُ گَژھان تَمہِ ساتہٕ تُل مےٚ لینٛڈسکیپ فوٹو اوٚوَرآل چھَس بہٕ تُلان زیادٕ تَر پاٹریٹٕے مےٚ چھِ زیادٕ پاٹریٹ فوٹوگرافسٕے خۄش گَژھان تُلٕنۍ